بِزنِس مؠن اَکھ یٔمِس زَن کہِ ناو چھُ رَتَن ٹاٹا تہٕ میٛانہِ زِنٛدگی پؠٹھ چھُ وارِیاہ زیادٕ اَثَر تٔمۍ سُنٛد تِکیٛازِ اَگَر أسۍ وُچھو ہَر کُنہِ حِسابہٕ چھُ سُہ وارِیاہ زیادٕ ہَمبٔل اِنسان ییٚلہِ زَن کہِ وارِیاہ زیادٕ چیرٹی تہِ چھُ سُہ دِوان تہٕ بیٚیہِ اَکھ ہمبٔل اِنسان اَکھ وارِیاہ زیادٕ رُت اِنسان یہِ ہا سا یہِ بہٕ اوسُس یہِ وَنان زِ وُنکٮ۪ن یِم دُنیاہَس منٛز چھِ یِوان ماننہٕ أمیٖر اِنسان اِلان مَسک چھُ یا اِنڈیاہَس منٛز وَنو أسۍ اَمبانی چھِ یا اَڈانی چھِ تِہُنٛد نامو نِشان آسہِ ہَے نہٕ کُنہِ اَگَر رَتَن ٹاٹاہَن آسہِ ہے نہٕ یہِ چیرٹی کٔرمٕژ کیٚنٛہہ مَگَر رَتَن ٹاٹاہ نَمبَر وَن یِنہٕ باوجوٗد کٔر چیرٹی تٔمۍ کھیٛانٲے غریٖب تٔمۍ بوٚر غریٖٖبَن ہُنٛد نَفٕژ بوٚر تٔمۍ یہِ سوٗنٛچن نہٕ کیٚنٛہہ کہِ بہٕ گَژھٕ دُنیاہَس منٛز نَمبَر وَن بنُن پۄنٛسو حِسابہٕ بیٚیہِ مےٚ باسان تِمہِ تَمہِ باوَو ٹاٹا کَمپٔنی باوجوٗد ہٮ۪ژ تٔمۍ وارِیاہ زیادٕ کَمپٔنی مٔلۍ جیسے کہِ لینٛڈ رووَر چھِ یا بیٚیہِ تہِ کانٛہہ کَمپٔنی چھِ تہٕ مےٚ باسان ٹاٹا کَمپٔنی تہِ چھِ وُنکٮ۪ن مےٚ باسان وارِیاہ زیادٕ اِوٕن ماننہِ تہٕ تٔمۍ سٕنٛز بیٚیہِ یۅس تٔمۍ محنت چھِ کٔرمٕژ پَنٕنہِ زِنٛدگی منٛز سُہ تہِ چھُ مےٚ وارِیاہ زیادٕ پوٚرمُت تہٕ وارِیاہ زیادٕ خۄش لَگان